وعلیکُم السلام اَہن حظ آ کَم حظ چھُو تُہۍ چھُو اچھا اچھا ٹھیٖک ٹھیٖک تُہۍ کَتہِ حظ چھُو روزان حضرت اَچھا اَچھا ٹھیٖک تۄہہِ کیٛاہ پرٛابلِم چھَو باسان حظ اَچھا اَچھا ٹھیٖک ٹھیٖک ٹھیٖک اچھا شَمپوٗ اِستِم شَمپوٗوُک اِستعمال چھُوا تُہۍ کران چلو ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ وٲتۍزیو مَنڈے ٲسۍزیو مَنڈے وٲتۍزیو تُہۍ کرَانَگَر حظ کِلنِکَس پٮ۪ٹھ أ تٔتی دِمو نظر بیٚیہِ گژھِ تھوڑا ڈایِٹ وایِٹ تھوڑا اَصٕل کھیوٚن یہِ چھِ آسان پرٛوٹیٖنٕچ کٔمی بیٚیہِ نہٕ کِہیٖنۍ بیٚیہِ چھِ آسان تھوڑا سِٹرٛٮ۪س تہٕ اَتھ چھِ واریاہ فٮ۪کٹر آسان کٕہۭنۍ پَرواے چھُنہٕ تہٕ تُہۍ وٲتۍزیو کِلنِکس پٮ۪ٹھ ہاں اِنشاء اللہ اِنشاء اللہ گژھِ کَنٛٹرٛول کیٛازِ گژھنہٕ اَتھ چھِ تھوڑا پٮ۪وان پِرٛوٮ۪نشَن کرٕنۍ یہِ چھُنہٕ کانٛہہ مسلَے تقریباً کہِ تۄہہِ کَمہِ آیہِ چھُو مطلب تۄہہِ کَمہِ آیہِ چھُو نیٖرِتھ ژَلان یہِ اچھا یُتھ تُہۍ یُتھ تُہۍ ہٮ۪ڈ چھُو کران واش تۄہہِ چھُو تَمے وِزِ یوان اَتھ اَتھَس منٛز مس ہاں آ تۄہہِ چھُو ضٔروٗری تۄہہِ چھُو یہِ کرُن تۄہہِ چھُو شَمپوٗ کرُن تام بنٛد لوکَل شَمپوٗ چھُو تۄہہِ بنٛد کرُن اَز چھُ یوٗجؤلی کران کِلنَک پٕلَس اِستعمال سُہ چھُ بنٛد کرُن اَتھ اَتھ چھُ کرُن شَمپوٗ یوٗز مگر ایز پٔر پِرٛسکِرٛپشَن یہِ ڈاکٹر کَرِ پِرٛسکرٛایِب ڈٔرمَٹالجِسٹ تَمے حِساب کرُن تہٕ باقٕے انشاء اللہ کٕہۭنۍ پَرواے چھُنہٕ بیٚیہِ گژھِ نِماز وِماز پَرٕنۍ

نَہ أسۍ وٕچھو نَہ أسۍ وٕچھو نَہ یہِ کَتھ سِٹیج منٛز چھِ ہِیَر فال گژھان کوٗتاہ چھِ ژوٚلمُت یُس پی آر پی چھِ یِوان کَرنہٕ ییٚلہِ زیادٕ سیٖریَس آسہِ کیس آسہِ مطلب زیادٕ ہِیَر فال آسہِ گژھان یا واریاہ آسہِ گوٚمُت خٲلی آسہِ گوٚمُت تُہۍ مہٕ ہیٚیِو کٕہۭنۍ ٹٮ۪نشَن تُہۍ وٲتۍزیو مَنڈے وٲتۍزیو تُہۍ اَہن حظ أسی چھِ آسان مَنڈے أسۍ چھِنا آسان اٮ۪س اٮ۪م اٮ۪چ اٮ۪س پَتہٕ أسۍ چھِ آسان مَنڈے بیٚہوان اَتہِ ییٚتہِ حظ کٕلنِکَس پٮ۪ٹھ کَرانَگَر وٲتۍزیو تُہۍ گول مارکیٹ ہاں أسۍ چھِ دۄہس آسان نَو ٹُہ ژور آسان برابر وَل حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕسا بِہِو رۄبَس حوالہٕ